یہِ ہَسا أسۍ وٕچھو یہِ سپوٹٕس ہَسا چھِ اَصٕل رول اَکھ اِمپاٹؠنٛٹ رول اَکھ کَران پٕلے سانہِ یَتھ کُمِنِٹی منٛز یا سٲنِس کَلچِرَس منٛز اَگر أسۍ گۄڈنِکُے اَکھ وٕچھو اَگر یِم ہَسا یِم

خَلق وَلق چھِ اِمَن سپوٹسَن اؠکٹِوِٹِیَن سۭتۍ لَگان اَمہِ نِش ہَسا چھِ یِم گۄڈٕنؠتھٕے بُرٕ کامیو نِش بَچان ڈرٛگ اؠڈِشَن نِش بَچان کیٛازِ تِم چھِ لَگان آوٕرۍ کَتھ سۭتۍ أتھۍ یِمَے کھیلَن ویلَن سۭتۍ سپوٹسَس وٕپوٹسَس سۭتۍ بیٚیہِ ہَسا چھِ یِم اَمہِ سۭتۍ فِٹنؠس یِمَن روزان اَصٕل فِٹنٮ۪س ہَسا چھِ یِمَن اَصٕل یِمَن بیٚیہِ ہَسا چھِ یِم أڑۍ ہَسا چھِ بَناوان اَمیُک پَنُن کیرِیَرٕے یہِ مان ژٕ یِتھ کٔن پَرویز رَسوٗل چھِ سُپَر سٹارَن کٔشیٖرِ ہُنٛد کِرٛکٮ۪ٹَس منٛز